گۄڈٕنیُک سَفر یُس مےٚ کوٚرمُت چھُ سُہ گوٚو گُلمرگ تَتھی بوٚن چھُ یِوان اَکھ یَتھ وَنان چھِ ٹَنگمَرٕگ ٹنٛگمَرٕگ تہِ چھِ گُلمرگہٕ نِشَن کیٚنٛہہ کِلوٗمیٖٹر مطلب گۄڈٕ چھِ یِوان ٹَنگمرگ تہٕ پَتہٕ چھِ یِوان گُلمرگ ٹَنگ گُلمرگ چھِ ٹَنٛگمرگ نِش کیٚنٛہہ کِلوٗمیٖٹر دوٗر تَپٲری چھِ بیاکھ اکھ جاے یَتھ وَنان چھِ